ہٮ۪لو سَلام علیکُم ٹھیٖک پٲٹھۍ چھِو حظ مےٚ حظ اوس دُکانَس کیُتھ ماچھ نیُن یہِ کۭتِس حظ کِلوٗ گژھان وَل حظ ٹھیٖک حظ چھُ تیٚلہِ حظ واتنٲے زِیو یہِ أسۍ بَڈگٲم ڈِسٹرکَس منٛز تٔتی مارکٮ۪ٹَس منٛز آسان اَدٕ حظ سلام علیکُم